آ اَسلام علیکُم اے مُشتاق صٲب مال اوس ضروٗرت مازٕے مۅکلیٛو دُکانہٕ پٮ۪ٹھ تہٕ مےٚ صُبحس مےٚ ترٛاو ژٕ شےٚ کَٹھ صُبَحس صُبحس ترٛاوَکھ ژٕ مےٚ صُبحٲے شےٚ بَجے یُتھ بہٕ زٕ مارٕ کالہٕ صُبحٲیی پَتہٕ ژیر گژھِ نہٕ مےٚ گژھُن کیٚنٛہہ آ شےٚ تُہۍ سوٗزۍزیٚو ٹاٹا موبایلَس منٛز تہٕ پۅنٛسہٕ دِمَس بہٕ تٔتی پانَے آ شےٚ کَٹھ سوٗزۍزیٚو اَدٕ کیٛاہ ٹھیٖک چھُ